اَسلام علیکُم اَگر أسۍ ٹرانَسپوٹ سِسٹَمٕچ کَتھ کَرو ٹرانسپوٚٹ سِسٹم ہسا چھُ وٕنکین واریاہ اَصٕل پوٗرٕ ہِندوستانس منٛز پرٮ۪تھ کُنہِ جایہِ چھُ اَصٕل ٹرانَسپوٹ فیسلَٹی پرٮ۪تھ کُنہِ سِٹیٹس منٛز چھِ اَصٕل پٲٹھۍ وٕنکیٚن پرٮ۪تھ کُنہِ جایہِ واتان اَصٕل پٲٹھۍ پرٮ۪تھ گٲڑۍ اَگر أسۍ پَنٕنہِ کٔشیٖرِ ہِنٛز کَتھ کرو ییٚتہِ تہِ چھِ وٕنکیٚن پرٮ۪تھ کُنہِ شایہِ ٹرانسپوٹ فیسلٹی اَصٕل کُنی تہِ جایہِ چھےٚ نہ دِکت گژھن کیٚنٛہہ زِ یوڑ ہٮ۪کہِ نہٕ گٲڑۍ گژھِتھ کِہینۍ ییٚتہِ چھُ واریاہ اَصٕل ٹرانَسپوٹ فیسلٹی وٕنکیٚن پرٮ۪تھ کُنہِ گامَس منٛز چھِ وٕنکیٚن اَگر أسۍ گامَن ہٕنٛز کَتھ کرو پرٮ۪تھ کُنہِ گامَس تانۍ چھِ اَصٕل پٲٹھۍ وٕنکیٚس سٔروِس گژھان گٲڑۍ گژھان کِہینۍ تہِ کہیٖنۍ تہِ لٕکن چھنہٕ پیسینجرن چھنہٕ کِہینۍ تہِ دِکت گژھان وٕنکیٚن تِکیازِ پرٮ۪تھ کُنہِ جایہِ چھ وٕنکیٚن گٲڑۍ اَصل پٲٹھۍ واتان یِم گام مطلب یِم فارفٔلنگ ایریا ٲسۍ وٕنکیٚن حظ چھِ وٕنکیٚن چھ گورمینٹٕچ کٲم چلان تَقریٖبن ژۄپور پرٮ۪تھ کُنہِ ایریاہس تانۍ چھِ وٕنکیٚن کوٗشش چلان پرٮ۪تھ کُنہِ ایریاہس تانۍ گژھِ اصل پٲٹھۍ ٹرانسپوٹ فیسلٹی واتٕنۍ اَگر أسۍ کرو کَتھ زِ چیلینجز کیاہ چھِ یِون چیلینجز کیاہ چھِ وٕنکیٚس پیٚوان لُکن فیس کَرنہِ چیلینجز چھِ یِم زِ وٕنکیٚن چھِ ٹرانسپوٹ فیسلٹی پرٮ۪تھ کُنہِ جایہِ واتناونہٕ خٲطرٕ چھِ وٕنکیٚن زیادٕ زیادٕ روڑ یِوان بَناونہٕ روڑ یِوان بَڑاونہٕ روڑ یِوان نٔے نٔے بناونہٕ ییٚمہِ سۭتۍ لُکن ہٕنٛز زٔمیٖن تَتھ تل چھُ واریاہ زیادٕ گژھان اَگر بہٕ پَنٕنے گامٕچ کَتھ کرٕ ییٚتٮ۪ن چھُ اَسہِ نزدیٖک بوٚڑ روڑ بَنان واریاہ بوٚڑ روڑ تَتھ تل گٔیے واریاہ زیادٕ زٔمیٖن مطلب واریاہ لُکن زٔمیٖن گٔیے تَتھ تل یَتھ منٛز اَسہِ پَنٕنۍ ہمسایہِ چھِ کہِ یِمن واریاہ کَم زٔمیٖن ٲس تِمن گٔیے نیصٕف زیادٕ زٔمیٖن تٔتھۍ تل ؤنۍ مِلیو نہٕ تِمن تَمیُک فٲیدٕ کِہینۍ تِم گورمینٹ چھُ وَنان تِمو دِمو تَمیُک اَصٕل مُعاوزٕ دِمو تَمن تَمیُک مَگر ؤنہِ مِلیو نہٕ تِمن تَمیُک فٲیدٕ کِہینۍ ؤنہِ چھِ ٹرانسپوٹ فیسلٹی چھِ گٔیے تَمہِ سۭتۍ مِلیو فٲیدٕ واریاہ زیادٕ لُکن مَگر یِمن لُکن تَتھ تل زٔمیٖن گٔیے تِمن آو نہٕ ؤنہِ فایدٕ کِہینۍ دَنہٕ اَتھٕ اپرچوٗنِٹی چھ واریاہ زیادٕ اَصٕل تِکیازِ فٲیدٕ چھُ واریاہ زیادٕ مِلان پرٮ۪تھ کٲنسہِ اِنسانس تِکیازِ گرِ نِشی چھِ وٕنکیٚن کھسان گاڑٮ۪ن مطلب پَکُن وَکُن چھُنہٕ پٮ۪ون کہیٖنۍ زیادٕ ضروٗرت چھنہٕ مطلب اِنسان چھنہٕ مجبوٗر گژھان کِہینۍ تہِ کُنہِ تہِ ساتہٕ کینٛہہ تہِ کٲم چھےٚ آسان اِسانَس ٹینشن وَرٲے چھُ اِنسان ہٮ۪کان گٔژھِتھ اَصٕل پٲٹھۍ چھُ ہٮ۪کان ٹرٛوٕل کٔرِتھ پرٮ۪تھ کُنہِ جایہِ وٕنکیٚن اِنسان